مےٚ اوس کوٚرمُت پَننِس باپ بابتھٕرَس خٲطرٕ اَکھ ٹِفِن آرڈَر آنلایِن تہٕ ییٚلہِ سُہ وَنۍ وو یُتھُے مےٚ تَمیُک کَوَر ریپ کھُلوو تہٕ گۄڈنٮ۪تھ ٲس مےٚ باسان کہِ نہ آنلاین شاپِنٛگ چھِ واریاہ بَکواس آسان کیٛاہ کیٛاہ پَتہ پرٛوڈَکٹ آسیا ٹھیٖک نہ آسہِ ہا ٹھیٖک بَٹ حالانٛکہِ ییٚلہِ مےٚ سُہ روٚٹ سُہ پرٛوڈَکٹ ییٚلہِ مےٚ پَتہٕ سُہ وُچھ مٕژرٲیِتھ سُہ اوس واریاہ اَصٕل بہٕ گٔیَس واریاہ خۄش تہٕ بیٚیہِ ییٚلہِ مےٚ سُہ پَننِس بابتھٕرَس ہو سُہ تہِ گوٚو واریاہ زیادٕ خۄش سُہ پروڈَکٹہٕ وُچھِتھ مطلب سُہ ٹِفِن وٕچھِتھ وۄنۍ چھُنہٕ سُہ تمہِ ٹِفنہٕ وَرٲے مانٲنی بیٚیہِ کُنہِ ٹِفنَس منٛز بَتہٕ نیُن